میٛانہِ رایِہ مُطابِق چھُنہٕ وٕنہ تہٕ ہسپتالن منٛز علاوٕ سٹاف آسان کِہیٖنۍ ییٚمہِ ساتہٕ تہِ کانٛہہ بٮ۪مار گژھان چھُ تٔمِس چھُ واریاہ ٹایم لگان گۄڈَتھ کاونٛٹر ژھانٛڈنَس منٛز تہٕ تمہِ پتہٕ اگر تٔمِس ٹِکٹ آسہِ کڑٕنۍ واریاہ زیادٕ لٲن چھِ زیٖٹھ آسان تہٕ تٔمِس چھُ واریاہ مُشکِلات یِوان ٹِکٹ کَڑنَس منٛز اَتھ دوران اگر کانٛہہ پیشَنٹ سیٖریَس بٮ۪مار آسہِ تٔمِس تہِ چھُ سۄے پرٛاسٮ۪س یا سۄے عَمَل چھِ پٮ۪وان تٔمِس تہِ گۄڈٕنٮ۪تھ حظ فُل فِل کَرٕنۍ تمہِ پَتہٕ چھِ تٔمِس کٲنٛسہِ واڑٕکِس کٲنٛسہِ تہِ یُس تہِ ڈاکٹر آسان چھُ تٔمِس پَتہٕ چھُ ہاوان تٔمِس مےٚ باسان کُنہِ ساتہٕ چھُ تیوٗت لیٹ گژھان تہٕ کٲنٛسہِ تہِ بٮ۪مارَس ہیٚکہِ اَتھ دوران ڈٮ۪تھ تہِ گٔژھِتھ تہٕ مےٚ چھُ باسان واریاہ زیادٕ سٕٹافچ کٔمی ہاسپِٹَلَن منٛز تہٕ یہِ سٹاف گژھِ واریاہ زیادٕ اِنکری اِنکریٖز کَرنہٕ یُن تہٕ اَمہِ علاوٕ گَژھِ اَتھ سِٹافَس یُن گایڈ کَرنہٕ یِم تہِ پیشَنٹ آسن تِمَن آسن تِم ٹایمَس پٮ۪ٹھ کَران گایِڈ